نَمبر اکھ وُہ نمبر زٕ اَرٕشيٖتھ ساس نَمبر ترٛےٚ زٕ لَچھ ژَتجی ساس نمبر ژور پانٛژھ لَچھ نَمبر پانٛژ ٲٹھ لَچھ